وعلیکُم السلام ہے شاہِد صٲب چھِوا تۄہہِ چھُو نہ ہوٹَل ییٚتہِ پَہلگام ہوٹَل ناگ بَل تُہۍ ؤنۍتو مےٚ سَر تۄہہِ چھِو ٹوٗرِسٹ آسان فُل چھا آسان کَمرٕ کِنہٕ کانہہ چھُ آسان یَلہٕ بہٕ چھُس نہ لوکَل گایِڈ چھُس بہٕ ییٚتیُک پَہلگامُک مےٚ ؤنۍتو اَسہِ دِی أسۍ مہ دِوان یِم ٹوٗرِسٹ لوکَل گایڈَس پٮ۪ٹھ بہٕ دِمو تۄہہِ یہِ کٔمِشن ہُہ أکِس ٹوٗرِسٹَس بہٕ دِمو تۄہہِ أکِس ٹوٗرِسٹَس دِمو تۄہہِ بہٕ پنٛژاہ رۄپیہِ أکِس ٹوٗرِسٹَس سُہ کٔژَن جایَن چھُ یِمن نِوان ہے بہٕ نِمَکھ تِم ژورَن جایَن مَگر یہِ کٔمِشَن دِمو تۄہہِ بہٕ شیٹھ رۄپیہِ بیٚیہِ دَہ رۄپیہِ ہُراوٕ بہٕ یہِ چھُ گژھان تھوڑا ظُلمُے نہ اَمی وۄنۍ ؤنِو تُہۍ پوٚزُے مےٚ سُہ کوٗتاہ چھُو تۄہہِ دِوان اَکھ ہَتھ دَہ نَے گژھِ نہٕ سُے گژھٮ۪م ظُلُم سَتَتھ تام ہٮ۪کو بہٕ دِتھ بہٕ نِمَکھ تِم ژورَن جایَن

نہ مےٚ ؤنِو ؤنۍکٮ۪نٕے تیٚلہِ یِمہٕ بہٕ صُبح پٮ۪ٹھ تیٚلہِ ترٲیِو صُبَحَن ٹوٗرِسٹ مےٚ سۭتۍ تہٕ بہٕ اَنکھ تِم پَگاہ نَژنٲوِتھ آ آفِس چھُوا تۄہہِ أتی ہوٹلَس پٮ۪ٹھٕے

آ تہِ چھُ پوٚز چلو ٹھیٖک چھُ تیٚلہِ یِم بہٕ وٕنۍ یِمَہ تیٚلہِ بہٕ وٕنۍکٮ۪نٕے تُلِو تُلِو تیٚلہِ درٛاوُس بہٕ